مطلب ایجوٗکیشنہٕ سۭتۍ گژھن لوٗکھ ہیٚچھِنۍ کہِ یہِ کیٛاہ گوٚو ہُہ کیٛاہ گوٚو مطلب سون کَلچَر کیٛاہ گوٚو مگر کُنہِ کُنہِ ساتہٕ چھِ گژھان یِمَن چیٖزَن تہٕ اُلٹہٕ مطلب ییٚمہِ ساتہٕ کانٛہہ اِنسان چھِ گژھان زیادٕ پٔرۍوُن تٔمِس چھِنہٕ روزان قدرٕے کہِ کَلچَر کیٛاہ گوٚو مطلب سماوار یوٗز کَرُن کیٛاہ گوٚو کانٛگٕر یوٗز کَرٕنۍ کیٛاہ گٔے مطلب کانٛہہ کانٛہہ چھِ تِتھۍ مگر سٲرۍ ہٮ۪کہٕ نہٕ بہٕ ؤنِتھ کِہیٖنۍ تہِ نہٕ کہِ اٮ۪فٮ۪کٹ کوٚرُن مےٚ چھِنہٕ باسان یِتھ پٲٹھۍ روٗد اِفٮ۪کٹ یُس وۄنۍ ایجوٗکیٹٕڈ آسہِ تٔمِس پَزِ یہِ تھاوُن دٮ۪ماغَس منٛز کہِ کَلچَر کیٛاہ گوٚو اَسہِ پَزِ پَنُن کَلچَر پِرٛزٔرٕو کَرنہٕ خٲطرٕ واریاہ کینٛہہ قدم تُلٕنۍ مگر کینٛہہ چھِ تِتھ کہِ یِم زیادٕ پٔرۍوٕنۍ چھِ آسان تٕمنٕے چھِ آسان زیادٕ دِوَتھ ؤژھمٕژ تِم کیٛاہ چھِ کَران کٲم مطلب کانٛگرِ ہُنٛد یوٗزٕے چھِنہٕ کَران پھٮ۪رنُک یوٗزٔے چھِنہٕ کَران دَپان یہِ چھِ ایجوٗکیشنَس اِفٮ۪کٹ کَران اگرَے أسۍ پھٮ۪رَن لاگو خبر أسۍ ما باسو پرٛانہِ زَمانٕکۍ یا بیٚیہِ کینٛہہ تٔمی موٗجوٗب چھِ تھوڑا اِفٮ۪کٹ گژھان باقی چھِنہٕ ایٚمہِ سۭتۍ تیوٗتاہ تہٕ اِفٮ۪کٹ گژھان کینٛہہ